مےٚ حظ چھِ ناو ریٖس اَحمد بہٕ چھس ڈِسٹرک شُپینَس اَنٛدَر حظ روزان اَگر بہٕ پَننہِ زِنٛدَگی مُتعلِق کَتھ کَرٕ پَنٕنۍ زِنٛدَگِی حظ چھُس بہٕ وُنکؠن واریاہ بِہتٔریٖن گُزاران گُۄڈٕ حظ گٔیے تھوڑا بِہُت پرابلِم وۄنۍ چھِ ہَر کٲنٛسہِ گَرَس منٛز حظ پرابلِم ہَر کٲنٛسہِ اِنسانَس اَنٛدَر چھِ کانٛہہ ایمان صاف پرابلِم خوشِی تہِ چھِ ہِؠکان یِتھ کِینٛہہ پرابلِم تہِ چھِ ہِؠکان یِتھ پرابلِم ٲس سٲنِس فیملِی اَنٛدَر مےٚ یوت نہٕ کِینٛہہ سٲنِس فیملِی اَنٛدَر زٕ ساس ٲٹھس منٛز گٔے اَسہِ فادَرس ڈیٚتھ تمہِ دۄہ حظ گٔے واریاہ زیادٕ پرابلِم کِیٛازِ کہِ اَسہِ نہٕ حظ اُوس تِیُوٗت بوٚڑ کانٛہہ یُس زِیٖنِتھ ہیٚکہِ أسۍ حظ ٲسۍ سٲرِی بارٕنۍ پران أسۍ حظ چھِ شیٚے بارٕنۍ حظ گَرَس اَنٛدَر یِمَن حظ ؤنکؠن مےٚ چھِ اَلحمدُاللہ پانٛژھ حظ وٲلمٕتۍ نَکھہٕ اَکُے حظ چھِ ونکٮ۪ن نَکھہٕ والُن تہٕ پَتہٕ حظ کٔر کٲم مےٚ دوٚپ بہٕ کَرٕ کِینٛہہ کار پانہٕ أکِس جوٚیِنٛٹ فیملِی پکہٕ ناوان بُونٛٹھ یا پَنُن پان پکناو بُوٗنٛٹھ مےٚ حظ لوٚگ پَتہٕ کسٲے کار کَرُن پَنِسٕے گامَس پنِسٕے ڈِسٹرکَس اَنَدر شُپینَس اَنٛدَر تَتھ منٛز زیٖنۍ واریاہ اَصٕل واریاہ بہتٔرِیٖن پونٛسہٕ شُکُر اللہ رۄبہ اللہ رۄب لالعزَتَس کُن نَتھ کہِ مےٚ حظ زیٖنۍ واریاہ اَصٕل پونٛسہٕ تَتھ منٛز یِمہِ سۭتۍ حظ میٛٲنۍ فیملِی تہِ پٔچ بُوٗنٛٹھ بہٕ پوٚکُس پانہٕ تہِ بونٛٹھ پَتہٕ حظ کٔر اَسہِ کٲم تہٕ مےٚ دوٚپ مےٚ اُوس تمہِ مٔزِیٖد واریاہ بہتٔرِیٖن شُوق بہٕ اوسُس دَپان بہٕ گوٚژھس کینٛہہ پٕلیر بَنُن کِینٛہہ گیم گنٛدٕنۍ بہٕ اوسُس کِرکَٹ گِنٛدَان یا والِی بال اوسُس گِنٛدان تِم حظ ژھٕنۍ مےٚ پتہٕ ترٲیتھ مےٚ دوٚپ نہ وۄنۍ گنٛدنہٕ یِم بہٕ کینٛہہ کِیٛازِ کہِ فِیٖمٕلِی چِھ بونٛٹھ پکناوٕنۍ ٲں اَگر سٲرِی گَرِ بیٚنہِ چھِ یِم چھِ نَکھہٕ والنہِ واریاہ حظ گٔے پرابلِم زنٛدگی منٛز واریاہ واریاہ زیادٕ پرابلِم حظ گٔے پَتہٕ حظ کوٚر گۄڈٕنِیُک خانٛدَر زٕ ساس باہس منٛز کوٚرمُت بیٚنہِ تمہِ پَتہٕ حظ زٕ ساس پَنٛدہَس منٛز بیٚکِس بیٚنہِ کوٚرمُت زٕ ساس شُرہَس منٛز حظ کٔر زٕ خانٛدَر یِکوَٹے حظ کٔرمٕتۍ اَسہِ واریاہ اَصٕل فیٖلِنٛگ حظ چھِ وُنکؠس مےٚ کوٚر پَنُن کار یِم باقٕے بٲے یِم زیٚٹھ چھِ اَسہِ بٔڑۍ گٔے تِمو منٛز اَکہِ حظ پوٚر تہٕ سُہ لوٚگ مُلٲزِم شُکُر خۄدایَس کُن سُہ لوٚگ مُلٲزِم پَرنَس سۭتۍ لوٚگ سُہ اَسہِ مُلٲزِم باقٕے بارٕنۍ تِمُو تُروو دُکان سُہ چِھ واریاہ اَصٕل کٲم کران پَنِس زِنٛدگِی مُتعلِق کَتھ کران بہٕ چھُس واریاہ خۄش شُکُر حظ اَلحمدُالِلہ